ہیٚلو السلام علیکم ٹھیٖک چھو حظ اصٕل پٲٹھۍ گرِ سأری ٹھیٖک اَہن حظ ٹھیٖک ٹھیٖک اسا مےٚ أسۍ تۄہہِ کتھ کرٕنۍ یتھ مُتعلِق یُس تۄہہِ یہِ کریٚشر ترٛایو نہ اَتھ چھ اَسہِ پونٛسن ہٕنٛز سکھ ضرورت نہ یہِ چھو تۄہہِ پیی تہٕ بہٕ اوسُس دپان یتھ کیاہ ونان أسۍ تھاوہون وۄنۍ پاٹنر اکھ کرٕہون أسۍ بیٚیہِ ایٚڈ سُہ چھُ ییٚتیُک شُپین پٮ۪ٹھ نفر یہِ چھُ دپان بہٕ دِمو تۄہہِ وُہ لچھ رۄپیہِ نقٕد کیش تہٕ بیٚیہِ اگر تمہِ ورٲے پتہِ کیٚنٛہہ لگہِ سُہ تہِ دِمہو بہٕ تہٕ ٹٮ۪نشن چھُنہٕ کیٚنٛہہ تہٕ تُہۍ کیٛاہ چھو ونان اَتھ مُتعلِق

سُے چھ مےٚ پیی مگر پوٗنٛسن ہٕنٛز قِلعت چھنا وُنکیٚس وۄنۍ کرٕہاو أسۍ لوٗن وون بیٚیہِ کیٚنٛہہ کرٕہاو مگر سُہ ما گژھہِ مُنٲسِب کیٛازِ کہ لوٗن چھُ گژھان مُشکِل نکھہٕ والُن سُے گژھہِ سُہ گژھہِ نا مُشکِل وۄنۍ کڑٕہاو لوٗن مگر سُہ گژھہِ نا مُشکِل سُہ چھ پیٚوان نکھہٕ والُن تَتھ چھ واریاہ مُشکل گژھان وۄنۍ اگر پاٹنرٕے تھاوہون نہ اگر رۄپیہِ دہ وُہ کمٕے زینو مگر ٹٮ۪نشن ورأے روزٕ ہاو اوے اوسُس دپان وۄنۍ تھاوہون پاٹنرٕے

مگر مےٚ چھُ مگر چھُنا یہِ گژھہِ مُشکِلٕے کیٛازِ کہ لوٗن نکھہٕ والُن یِم چھِ بینگ وألۍ پتہٕ وَس کھیٚوان اَتھ چھ اِنٹرسٹ ریٹ ہیٚین یِم کم سے کم دہ پٔرسنٹ لچھس آسن اسہِ پٮ۪ٹھہٕ دہ ساس برٕنۍ ایٚکٕسٹرا یہِ گژھہِ واریاہ مُشکِل مےٚ دوٚپ اوے پاٹنرٕے تھاوہون تہٕ اگر رۄپیہِ دہ وُہ زینو کمٕے سُہ گٔیاو ٹھیٖک بروٗنٛٹھ کُن مےٚ دوٚپ برونٛٹھ کُن کرٕہون پتہٕ بِزنٮ۪س ایٚکٕسپینڈ بیٚیہِ کیٛاہ بیٚیہِ کیٚنٛہہ ترٛاوو سُہ ٲسۍ نہٕ نہ سا اۭں فأیِدٕ یی فأیِدٕ کیٛازِ یی نہٕ وۄنۍ رۄپے زینہِ کم بیٚیہِ گٔے نہٕ کیٚنٛہہ مگر ٹٮ۪نشن ورأے روزو وۄنۍ تُہۍ تہِ ؤنو کیٛاہ چھو وَنان گژھن ہے چھ یہِ چھ پیی وۄنۍ چھ اَسہِ تیٚلہِ یورٕ اَصٕل پٲٹھۍ روزُن تیٚلی ہیٚکہِ سُہ تہِ اَصٕل پٲٹھۍ روٗزِتھ فِتنہٕ وِتنہٕ گوٚژھ نہٕ وتھُن اَتھ منٛز کیٚنٛہہ تیٚلہِ اوس نہٕ کیٚنٛہہ وۄنۍ اگر تۄہہِ باسان چھ اوا اوا مےٚ باسان کرٕہون ایٚڈ سُہ سُہ دی رۄپیس وُہ لچھ کیش تہٕ أسۍ ترٛاوو یہِ تہٕ أسۍ وُچھو کیٛاہ بنہِ نَتہٕ اگر بروٗنٛہہ کُن باسیو خۄداین کوٚر سہلٕے تہٕ ترٛاوو تیٚلہِ بیٚیہِ بروٗنٛٹھ کُن کرو بیٚیہِ ایٚکٕسپینڈ بِزنٮ۪س کیٚنٛہہ چھُنہٕ تُہۍ مہ رٔٹِو ٹٮ۪نشن امیُک کیٚنٛہہ آ یُتٕے بہٕ کرٕہو تیٚلہِ تۄہہِ فون ونہٕ ہو کیٛاہ سا کیاہ ونہِ سُہ تہٕ تُلو سر بیٚہو تُہۍ اچھا تُلو بِیٚہو تیٚلہِ ہاں بِیٚہو خۄدایس